آ مین اِکنامِک یُس حظ چھِ اِنڈَسٹِرٛیَل ایریا چھُنَہ سُہ کِہیٖنۍ حظ تَتہِ چھِ مین یِہوٚے اِکنامِک یُس غرض چھِ سُہ چھُ بَے اٮ۪گرِکَلچَر حظ گژھان اٮ۪گرِکَلچَر حظ مٮ۪نِفٮ۪کچٕرِنٛگ تَمی تھرٛوٗ حظ کیٛازِ واریاہ ژوٗنٛٹھۍ حظ چھِ نیران تَمہِ تھرٛوٗ حظ مین چیٖز چھُ شُپینَس منٛز یِمَے ژوٗنٛٹھۍ حظ نیران تَمی سۭتۍ چھِ ہَر کانٛہہ اِنسان پَنُن گَرٕ ہٮ۪کان پَکنٲیِتھ حظ اور بیٚیہِ یِم یُس تۄہہِ مطلب یُس یِم سٮ۪کٹَر چھِ یہِ فِشریٖز ہاٹِکَلچَر یہِ چھُ کانٛہہ کانٛہہ حظ کٲنٛسہِ کٲنٛسہِ حظ یہِ چھِ مٮ۪کزِمَم ہَتہِ منٛز دَہ پٔرسنٛٹ حظ یِم یِمَن نہٕ یہِ باغ آسان چھِ گَرُک اِنکَم تِم چھِ یِہوٚے اِنکَم کَران حظ گَرَس منٛز جٮ۪نریٹ حظ